اسہِ اوس اونمُت فرج اکھ اتھ گٔیہِ پانٛژھ ٲٹھ رٮ۪تھ یہِ چھُ واریاہ اصل فرج یہِ چھُ ڈبٕل ڈور فرِج اتھ چھُ ڈزاین تہِ واریاہ اصل شوہ تہِ چھُس واریاہ رُت تہٕ اتھ منٛز اوس آز اسہِ قۄربان ماز اوس اتھ منٛز اسہِ تھوٚو لفافن منٛز پیک کٔرتھ سُہ گوٚو واریاہ کوٗل تتھ درٛایہِ برابر ترٛےٚ رٮ۪تھ تیوٗت اوس تتھ اوس مُشٕک یِوان تیوٗت اوس رُت سُہ ماز تتھ منٛز بیٚیہِ چھُ یہِ واریاہ کوٗلنٛگ کران ڈزاین تہِ چُھس یاوٕ بیٚیہِ چھُ ڈبٕل ڈور تہٕ اتھ چھُ أنٛدٕرۍ کِنتھ تہِ واریاہ رُت ڈزایِن بیٚیہِ چھُ کانٛہہ چیٖز آسن دۄدٕ پھیوٚر آسان کینٛہہ آسان سِنہِ رس آسان دۄن دۄہن تہِ روزِ ترٛٮ۪ن دۄہن تہِ روزِ تہٕ یہِ چھُ واریاہ اصل چیٖز مےٚ باسیو واریاہ رُت یہِ چیٖز گرس منٛز یہِ اتھ چھُ شوہ تہِ واریاہ رُت